ہٮ۪لو اَلسلامُ علیکُم تُہۍ چھُو حظ میٖر اخلاق الرحمان ماوٹینَر گایِڈ سَر اٮ۪کچولی چھِ أسۍ سریٖنگر پٮ۪ٹھ تہٕ أسۍ چھِ یہِ حظ یہِ مطلب پسنٛد کران اٮ۪ڈوٮ۪نچَرَن پٮ۪ٹھ گژھُن تہٕ اَسہِ کَرے ٹوٗرِسٹ کَمپٔنی کال تہِ أسۍ حظ چھِ یژھان کۄپوور اٮ۪ڈوٮ۪نچرَس پٮ۪ٹھ ماوٹینٔرِنٛگ کرنہِ تہٕ تِمو ووٚنُکھ أسۍ تُہۍ کٔرِو تۄہہِ کَنٹیکٹ کیٛازِ تُہۍ چھُو مطلب اَصٕل زانان کپوارِک یِم تہِ ماوٹین چھِ تہٕ تِم مطلب تُہۍ چھُو گایِڈ کران تہٕ اس لیے حظ کوٚرُو اَسہِ تَوَے کال تہٕ أسۍ حظ چھِ یژھان وۄنۍ سادنہ گژھُن تہٕ تُہۍ حظ اگر اَسہِ ؤنِو مطلب سادنہ اِنوارَمٮ۪نٹ کیُتھ چھِ یا کِژھ چھِ یہِ اٮ۪ڈوٮ۪نچَر خٲطر جاے سیف چھا یا وایلڈ اَنِمُل ما چھِ آسان اَتہِ یا ہے تِمو خٲطرٕ ما چھِ روڈ چھا حظ ٹھیٖک تہٕ أتھی بارَس منٛز ٲسۍ یژھان یہِ زانُن تاکہِ أسۍ ہٮ۪کو یِتھ تہٕ وٮ۪دَر کیُتھ چھِ ٹھیٖک

تہٕ یہِ کوٗتاہ دوٗر چھِ مین ڈِسٹِک پٮ۪ٹھ آ یہِ رات راتَس ہٮ۪کوٕ أسۍ أسۍ اَتہِ کٮ۪مپِنٛگ کٔرِتھ مطلب تِم فیسلٹیٖز چھِ حظ اَتہِ کٮ۪مپِنٛگ یا کھٮ۪ن خٲطر یہِ چھِ یہِ چھِ باڈَر ایریاہَس منٛز حظ لَے کران اَسہِ ما چھِ کیٚنہہ پٔرمِشَن ہٕنٛز ضوٚرَتھ اَہَنہٕ نِیر بے چھِ حظ کانٛہہ ماوٹین یا جاے یور أسۍ بیٚیہِ ہٮ۪کو اٮ۪ڈوٮ۪نچَرَس پٮ۪ٹھ گٔژھِتھ سادنہ وَرٲے اَتھ چلو شُکریہ تُہٕنٛز یہِ یہِ کَتھ بوٗزِتھ گٔے أسۍ واریاہ اٮ۪کسایٹٕڈ تہٕ أسۍ چھِ مطلب حظ تیار مطلب واریاہ اٮ۪کسایِٹڈ جلدی یِنہٕ خٲطرٕ تیٚلہِ شُکریہ أسۍ سَمکھو تۄہہِ أتی حظ

چلو شُکریہ حظ